اسلام علیکُم ورحمتہ اللہ وبرکاتہ بہٕ چھَس بنڈپورِ روزان اَسہِ حظ چھِ ییٚتہِ یَتھ ایریاہَس منٛز وٮ۪ٹَنٔری ڈاکٹَر واریاہ وَنہِ ییٚلہِ اَسہِ چَک اَپ کَرنہِ اَسہِ چھُ گَرِ گُپَن پانٛژھ شےٚ گُپَن چھِ اَسہِ گَرِ ییٚلہِ اَسہِ یور یِوان چھِ یہِ چیٚک کَرنہِ أسۍ چھِ اَنان أکسٕے ڈاکٹرَس تٔمِس چھِ ناو ڈاکٹر غلام حَسَن صٲب أسۍ چھِ اَنان تٔمِس یور چَک کَرنہِ پٔتمہِ لَٹہِ حظ پے اَسہِ گاو بٮ۪مار پَتہٕ حظ آیہِ تِم یور چیٚک کَرنہِ تہٕ اَسہِ حظ لٔگۍ تٔمِس پانٛژھ ساس رۄپیہِ سَہ ٲس بٮ۪مار وَنۍ چھُ سُہ واریاہ اَصٕل أسۍ چھِ اَنان تٔمۍ سٕے یور چَک کَرنہِ ییٚلہِ یَتھ ایریاہَس منٛز چھِ واریاہ ڈاکٹر مگر سُہ چھُ واریاہ ذِمہٕ دٲری تُلان واریاہ اَصٕل پٲٹھۍ ذِمہٕ دٲری تُلان پنٛنِس ٹایمَس پٮ۪ٹھ واتان فون کالہِ پٮ۪ٹھَے واتان نَہ کہِ بیٚیہِ یِم وارِیاہ یَتھ ایریاہَس منٛز چھِ ڈاکٹَر اگر أسۍ تمَن گژھو تمَن چھِ پٮ۪وان گڈٕ گَرٕ گَسُن یا نِمو گٲڑۍ تم چھِ وَنان گٲڑۍ أنِو یُس یہِ غلام حسن ڈاکٹر صٲب چھِ أسۍ حظ چھِ أمِس فون اَنان تہٕ فون کَران تہٕ یہِ چھِ فون کالہِ پٮ۪ٹھَے واتان یور